تِم پانٛژھ نمبر یِم دہہِ پٮ۪ٹھ دہن لچھن تأنۍ چھ یِوان گۄڈنیُک اکھ اکھ ہَتھ تہٕ کاہہ دوٚیِم چُھ زٕ لچھ پنٛژٕ ساس پانٛژھ ہَتھ تہٕ پنژاہ ترٛیٚیِم اکھ چُھ پانٛژھ لچھ پنٛژاہ ساس ژوٗرِم اکھ چُھ نَو لچھ نَمتھ ساس زٕ ہَتھ تہٕ پانٛژھ تأجی پونٛژِم اکھ چُھ ژور لچھ شیٹھ ساس